اَکوے نہٕ کیٚنہہ ہَتہٕ بٔدی یِم بہٕ زانَکھ یِمن نہٕ کالیج ڈگری چھےٚ کیازِ ٲسٕکھ اگر مطلب ٹُویلتھٕ پتہٕ چھِ کالیج جایِن کران تہٕ مطلب اَگر تِمو چھُ بِلکُل اَصٕل تہِ کورمُت یوٚتام مین تھِنگ چھِ تِمو چھُ واریاہ اَصٕل کورمُت پَنٕنین پَنٕنِس پانَس خٲطرٕ تِکیازِ پرٮ۪تھ کانہہ اَگر فارم آسہِ کانہہ تہِ بَرُن گۄڈٕے چھِ اَتھ گریجویشن ضروٗری مطلب یۄس کالیج ڈگری ورٲے چھِ پَتہٕ اِنکَمپٕلیٖٹ اِنسان ایجُوکیشنس تہٕ نالیجَس منٛز چھِ فرق نالیج ٲسِنۍ خبر کۭژاہ لیکِن ایجُوکیشن چھِ اَمپارٹنٹ تہٕ یِمن ایکَڈیمِکٕس یِم سرٹِفِکیٹہٕ چھِ یِم چھِ ساروی کھۄتہٕ اِمپارٹنٹ تِکیازِ تِمو ورٲے ہٮ۪کہِ نہٕ اِنسان کِہینۍ تہِ کٔرِتھ فار اٮ۪کزامپٕل اَگر ہے کُنہِ جایہِ چھُ ایپلاے کَرُن اَتین چھِ اٮ۪کیڈِمِکٕس ژھانڑان یِم کالیج ڈِگری ژھانڑان تَمہِ پَتہٕ چھِ یِم ایپلاے ہٮ۪کان اَتھ پٮ۪ٹھ کٔرِتھ نالیج ژھرٕے کرنہِ کِہینۍ تہِ اَگر نہٕ اٮ۪کیڈیمِکٕس تہٕ یِم کالیج ڈگری آسن بِلکُل چھِ تِم اَصٕل کران بِلکُل چھِ تِم اَصٕل کران یِمو یِم کالیج ڈگری حٲصِل چھےٚ کٔرمٕژ کالجن منٛز پوٚرمُت گریجویٹ گٔمٕتۍ تہٕ تَمہِ پَتہٕ تِم پی جی خٲطرٕ ایپلاے کران یا کُنہِ تہِ چیٖز خٲطرٕ جاب واب خٲطرٕ گۄڈٕنیتھ چھُ پیوان تِمن کالیج ڈِگری پیش کرنہِ میانہِ حِسابہٕ چھُ نہٕ تَمہِ ورٲے چھُنہٕ مطلب اِنسانَس کِہینۍ خاص کرٕ بہٕ پَنٕنہِ کٔشیٖرِ ہنز کَتھ اِوٕن اِوٕن اَگر تۄہہِ لون خٲطرٕ آسیو ایپلاے کَرُن تۄہہِ چھو کالیج ڈگری پیش کرٕنۍ اَگر تۄہہِ پین کاڈ آدھار کاڈ کیںٛہہ تہِ آسہِ بَناوُن پاسپوٹ سٹیٹ سبجکٹ تَتھ چھُ پیوان گۄڈٕنیتھ کالیج ڈگری پیش تَتہِ نیس پیش کَرِنہِ تہٕ بہٕ کرٕ پَنٕنۍ ییٚتِچ پَنٕنہِ ییٚمِچ کٔشیٖرِ ہنز کَتھ کران میانہِ حِسابہٕ چھُ سُہ فضوٗل ییٚمِس نہٕ کالیج ڈگری آسن تہٕ بِلکُل چھُس بہٕ وَنان تۄہہِ تِمو میانیو فرینڈو یا یِم بہٕ زانَکھ تِمو چھُ واریاہ اَصٕل کوٚرمُت کہِ تِمو چھُ حٲصِل کرِمَژٕ کالیج ڈگری پَنٕنین پانن خٲطرٕ